وعلیکُم السلام آ شُکُر تُہۍ چھُو ٹھیٖک بِہِو پَتھَر یَتٮ۪ن تھٲیِو تَشریٖف ؤنۍتو کیٛاہ دٔلیٖل چھو تۄہہِ

ٹھیٖک چھُ

آچھا صبِیَہ جی تُہۍ ؤنۍتو مےٚ یہِ کَر پٮ۪ٹھ چھو تۄہہِ یہِ پرٛابلِم یَتھ یَتھ تکلیٖفہِ کوتاہ کال ووتُو تۄہہِ

تُہۍ چھُو ٹھیٖک ٹھیٖک تُہۍ چھُو حظ کیٚنٛہہ پِرٛکاشَنٕز نِوان مطلب کہِ اگر تۄہہِ کُنہِ جایہِ باسیو کہِ گرٕد چھِ یا گنٛڈٕ بَگار چھِ دٕہ چھِ آسان کُنہِ جایہِ کِچنَس منٛز چھِ اَکثر گَرَن منٛز آسان تُہۍ چھُوا تَمۍ ساتہٕ پَنُن بُتھ بنٛد تھاوان مطلب نوز کَوَر کٔرِتھ تھاوان یا ماسکہِ ہُنٛد اِستعمال چھُو تُہۍ کران تۄہہِ چھُوا کیٚنٛہہ ٹٮ۪سٹ وٕنیُک تام کٔرۍمٕتۍ اَچھا ٹھیٖک بہٕ بہٕ تھاوَو تۄہہِ کیٚنٛہہ ٹٮ۪سٹ یَتنَس لیٚکھِتھ لایِک کہِ یُس سی بی سی چھُ سُہ چھُ تۄہہِ بیٚیہِ اَکہِ لَٹٮ۪ن کَرُن تۄہہِ کوٗتاہ کال گوٚو تَتھ ٹٮ۪سٹ ٹٮ۪سٹ کٔرۍمٕتِس سی بی سی تۄہہِ بیٚیہِ تھایرایِڈ ٹٮ۪سٹ کٔرِو تُہۍ اٮ۪لَرجی ٹٮ۪سٹ کٔرِو بیٛاکھ کٔرِو تُہۍ اٮ۪س پی ٹی ٹٮ۪سٹ ٹھیٖک چھا یِم چھِ کیٚنٛہہ ژور ٹٮ۪سٹ یِم تۄہہِ کَرٕنۍ ضٔروٗری چھُو أسۍ وٕچھو کہِ یہِ ریٖزَن کیٛاہ چھِ یہِ بُنیاد کیٛاہ چھِ تٕہٕنٛز أمۍ اٮ۪لَرجی ہُنٛد ییٚمہِ سۭتۍ تۄہہِ اَکثر پۄنٛدٕ چھو پٮ۪وان ٹھیٖک چھا تُہۍ ؤنۍتو مےٚ راتَس ما چھُو تۄہہِ نَس روزان بنٛد

چلو أمۍ علاوٕ تھاوٕ بہٕ تۄہہِ کیٚنٛہہ دَوا یُس زَن تۄہہِ کھیوٚن چھُو لایِک کہِ ٹیبلِٹ تھاوٕ بہٕ زٕ قٕسٕم اَکھ ٹیبلِٹ یُس چھُو یہِ چھُو تۄہہِ دُپھارَس بَتَس منٛز کھیوٚن گۄڈٕ اوٚڑ بَتہٕ کھیوٚن پَتہٕ کھیوٚن دوا پھٔلۍ ہَنا پتہٕ کھیوٚن بیٚیہِ اوٚڑ بَتہٕ ہن ٹھیٖک یِتھَے کٔنی شامکِس بَتَس منٛز سیم یِتھَے پٲٹھ کھیوٚن ٹھیٖک چھا بیٛاکھ ٹیبلِٹ چھُ یہِ چھُو تۄہہِ شوٚنٛگَن وقتَن آسان کھیوٚن ٹھیٖک بیٚیہِ تھاومو بہٕ تۄہہِ اَکھ سٕپرٛے ییٚمیُک اَکھ اَکھ قطرٕ چھو تۄہہِ ترٛاوُن صُبحٲے اَکھ قطرٕ شامَس اَکھ قطرٕ تُہۍ کٔرِو یہِ دوا یہِ کھیٚیِو تُہۍ ہَفتَس اِنشاء اللہ کَرٕ بہٕ وُمید کہِ ییٚمہِ دوا سۭتۍ گژھیو تۄہہِ اَمہِ سۭتۍ یِیِو تۄہہِ راحت تہِ واریاہ بیٚیہِ یُس تُہُنٛد دود چھُ اَمیُک خٲتمہٕ تہِ گژھِ اَمہِ سۭتۍ تہٕ باقی یِم زَن تۄہہِ ٹٮ۪سٹہ چھُو کَرٕنۍ یُس اٮ۪س پی ٹی ٹٮ۪سٹ چھِ یہِ نیٚبرٕ کَنۍ چھُ سٲنۍ اَکھ لیب تَتٮ۪ن یہِ چھو تۄہہِ تَتٮ۪ن آسیو میم تۄہہِ تُہۍ نِیِو تٔمِس نِش اٮ۪پایِنٛٹمٮ۪نٛٹ سُہ تھایو تۄہہِ پِرٛکاشَنٕز سمجٲیِتھ ٹھیٖک چھا تو تُہۍ کٔرِو یہِ ٹٮ۪سٹ تو ییٚمہِ ساتہٕ تُہۍ بیٚیہِ لَٹہِ یِیِو یور آلموسٹ کَم سے کَم سَتہِ دۄہہِ تہٕ یِیِو تُہۍ وۄنۍ بیٚیہِ یور تِکیٛازکہِ تۄہہِ چھُو دوا سَتَن دۄہَن پٮ۪ٹھ تَمہِ ساتہٕ أنۍزیو تُہۍ یِم ٹٮ۪سٹٕکۍ رِپوٹ سۭتۍ تہٕ یِم زَن باقی ٹٮ۪سٹ چھِ سی بی سی تھایرایِڈ تہٕ اٮ۪لَرجی ٹٮ۪سٹ یِم تہِ کٔرۍزیو تُہۍ تہٕ یِمَن ہُنٛد رِپوٹ تہِ أنۍزیو تُہۍ تَمۍ دۄہ سۭتۍ باقی پٕشرٲیِو تُہۍ خۄدایَس پَتہٕ توپَتہٕ پٕشرٲیِو تُہۍ مےٚ تُہُنٛد دود چھُ یہِ بَلہِ ییٚتی سٲنِس شِفا خانَس پٮ۪ٹھ اَدٕ حظ وعلیکُم السلام